ڈرایوَر جی تُہۍ ؤنۍ تَو مےٚ اَسہِ کوٗتاہ ٹایَم لَگہِ ؤنکیٚنَس اَسہِ ڈیسٹِنیشَن تانۍ واتنَس تِکیٛازِ مےٚ چھِ ہُتہِ چھِ برونٛہہ کَنہِ کَنَسٹریکشَن چلان اَسہِ چھِ نوٚو روڑ کَرُن فالَو تُہۍ ؤنیِو مےٚ اَسہِ کوٗتاہ لَگہِ اٮ۪سٹٕمیٹِڈ ٹایَم تٔمی حسابہٕ کَرٕ بہٕ ییٚمِس فون نفرَس